میٛون پَسنٛدیٖدہ سَبجَکٹہٕ اوس سکوٗلَس منٛز ییٚلہِ بہٕ سکوٗل اوس پَران مےٚ اوس پَنُن پَسنٛدیٖدہ سَبجَکٹہٕ اوس مےٚ ہِسٹرٛی ہِسٹرٛی ٲس مےٚ اَوَے کِنۍ پَسنٛد کیٛازِکہِ تَتھ منٛز ٲس مُختلِف چیٖزَن ہٕنٛز پَے لگان چیٖزَن مطلب کہِ یہِ پرٛانٮ۪ن کَہانِٮ۪ن قٕصَن ہٕنٛز ٲس پَے لگَان کیٛازِکہِ تَتی چھِ مےٚ لٔجمٕژ یہِ پَے کہِ کَشمیٖرُک پرٛون پرٛونا نام پرٛون ناو اوس سٔتی سَر ییٚلہٕ کَشمیٖر چھُ اوسمُت سورُے سَمنٛدرَے یَتھ منٛز چھَنہٕ ٲسمٕژ کانٛہہ بٔسنی یہِ پَتہٕ ییٚلہِ کَشب دیو چھُ آمُت تٔمۍ چھِ اَتھ یہِ کوٚرمُت آمُت چھُ کَشمیٖر وجوٗدَس منٛز ہِسٹرٛی منٛز لٔج مےٚ یہِ پَے کہِ ہَرپَن سِولایزیشَن کیٛاہ ٲس ویدِک کَلچَر کیٛاہ اوس سۅ آریَن سماج کیٛاہ اوس سۄ کِم بادشاہَن کۭتِس تانۍ چھِ حکوٗمَت کٔرمٕژ سُلطان سِکنٛدَر کَر اوس ییٚتہِ اَکھ بانٕچ حکوٗمت کَر ٲس ییٚتہِ یہِ لٔج سٲرٕے پَے ییٚلہِ ہِسٹِرٛی ٲس کیٛازکہِ تَوَے ٲس مےٚ ہِسٹِرٛی فیٛورِٹ سَبجَکٹہٕ یٲتانۍ کہِ مےٚ ہِسٹِرٛی منٛز مےٚ ٲس گرٛیجویشنہٕ تانۍ تہِ بَنٲو مےٚ ہِسٹِرٛی پَتہٕ پَنٕنۍ فیٛورِٹہٕ اَوَے کِنۍ کہِ ہِسٹِرٛی سۭتۍ چھِ لَگان واریاہ کیٚنٛہہ پرٛٲنۍ جَگرافی کٔلی پَے یہِ یوٚتانۍ مطلب ہِنٛدوستان یَتھ یَتھ بھارَت چھِ وَنان توٚتانۍ اوس یہِ سورُے پٲکِستان ہِنٛدوستان اَکُے بَنٛگلادیش شِری لنٛکا یہِ اوس سورُے بھوٗٹان نیپال اَفغٲنِستان اوڑٕ تہِ اوس ییٚتھی سۭتۍ ہِنٛدوستانَس سۭتۍ یہِ لٔج کٔہۍ یہِ لٔج کٔہۍ پَے ییٚلہِ ہِسٹِرٛی ٲس پَتہٕ ییٚلہِ کُنوُہ شَتھ سَتتٲجی یَس منٛز پاٹِشَن گٔے پٲکِستان گوٚو اَلَگ ہِنٛدوستان گوٚو اَلَگ پَتہٕ کُنوُہ شَتھ ژُہٲٹھَس منٛز گٔو بَنٛگلادیش اَلَگ دُسَتھَس منٛز بَنٛگلادیش تہِ اَلَگ سُہ گٔے اَوَے کِنۍ کہِ لٔج پَے ییٚلہِ ہِسٹِرٛی سَبجَکٹہٕ اوس اَمہِ کِنۍ زن ٲس مےٚ ہِسٹِرٛی پَنٕنۍ فیٛورِٹ